اسلامُ علیکم ورحمتہُ اللہِ وبرکاتہ تُہۍ چھوا حظ مٔلِکھ ٹریول ایٚجنسی اَسہِ حظ اوس پِکنِک گژھُن مےٚ تہٕ بیٚیہِ میٛأنِس سأرۍ سےٕ فیملی اَسہِ اوس پِکنِک گژھُن لداخ حظ اَسہِ ہسا أس اوترٕ کٔرمٕژ تُہنٛدِ ٹریولہٕ پٮ۪ٹھ کیب اکھ بُک تۄہہِ تٔمِس حظ اوس ڈریورس ناو فیاض احمد تۄہہِ اوسوُ تٔمۍ سُنٛد نمبر حظ دیُتمُت اَسہِ أس اکھ دۄہ بروٗنٛٹھ تھأومٕژ کیب بُک کٔرِتھ تۄہہِ دیُتو تٔمۍ سُنٛد نمبر سُہ چُھنہٕ فون تُلان کیٚنٛہہ اسہِ ہسا أس وُنکٮ۪س ہسا بجے صبحٕچ ساڑٕ ستھ أسۍ چھ وُنۍکٮ۪ن ریڈی سأری اَسہِ چھُ گژھُن پِکنِک مگر سُہ چھُ نہٕ تُہنٛد ڈریور تُلان فون کیٚنٛہہ تۄہہِ دیُتوُ تیٚمۍ سُنٛد نمبر سُہ چھُ نہٕ فون وون تلان کہیٖنۍ تٔمِس چھ سُچ آف یِوان أسۍ چھ سأری پرٛاران تٔمِس کٔرِو سا حظ کمپلین ڈرایورَس میٛانہِ طرفہٕ بیٚیہِ پننہِ طرفہٕ تہِ تیٚمۍ ہسا دیُت دھونکھٕ أسۍ ہسا چھ وُنیکٮ۪ن سأری پرٛاران پنٔنۍ گرِکۍ ورِکۍ سأری اَسہِ چھُ گژھُن یِتھہٕ کٔنۍ حظ لداخ ٹیوٗرس وۄنۍ اگر تُہۍ نٔو کیب أنِو أسۍ چھ وُنکٮ۪ن سأری ریڈی اَسہِ چُھ گژھُن لانگ ٹیوٗر لداخ وُنکٮ۪ن دِیِو تُہۍ پنٕنۍ مٔلِک ٹریڈٔرس حظ پنٔنۍ نٔو کانٛہہ کیب أسۍ چھ وُنکٮ۪ن سأری پرٛاران میٛأنۍ سارٕے فیملی تہٕ اَسہِ حض لگہِ تورٕ ٹایِم اسہِ چھ تٔمِس گژھِ یُس تُہۍ ڈرایوَر دیٖہُن تٔمِس گژھہِ پَے وَے آسٕنۍ سارِنےٕ روڈن ۂنٛز یُس اَسہِ پننہِ لوکیشنہِ پٮ۪ٹھ ترٛایہِ تور یِوُن واپس بیٚیہِ اصل پأٹھۍ گرٕ تِکیٛازِ مےٚ چھ سأرٕے پنٕنۍ فیملی سۭتۍ

سُہ نہٕ ہسا آو کیٚنٛہہ تٔمۍ ہسا اوس فون وون تھوومُت سورُے سُوِچ آف کٔرِتھ وۄنۍ چھ مہربأنی اگر تُہۍ نٔو پنٔنۍ کیب سوٗزِو أسۍ حظ چھ ویٹ کران وۄنۍ اگر تُہۍ جلدی پہم یِیِو تہٕ اَسہِ ہسا اوس گژھُن پِکنِک لداخ